وِچ اِز یُوَر فیورِٹ گیم اینٛڈ وَٹ ڈوٗ یوٗ وَے ڈوٗ یوٗ لایک اِٹ یُس میٛٲنۍ فیورِٹ گیم چھِ سُہ چھِ کرٛکٮ۪ٹ تہٕ بہٕ چھَس تَتھ تَوَے لایک کَران گۄڈنٮ۪تھٕے بہٕ چھَس کرٛکَٮ۪ٹ وٕچھان مطلَب یِم تہِ سانہِ کَنٹرٛی منٛز کرٛکَٮ۪ٹ چھِ یِوان گِنٛدنہٕ لایک اِنڈیا چھِ گِنٛدان پاکِستان چھِ گِنٛدان تہٕ بہٕ چھَس تَتھ واریاہ اِنجاے کَران بیٚیہِ چھِ مےٚ پانہٕ تہِ تویتہِ اَصٕل کِرٛکَٮ۪ٹ تَگان گِنٛدُن اَسہِ چھِ سکوٗلَس منٛز تہٕ کِرٛکٮ۪ٹ گِنٛدناوان تَتہِ تہِ چھَس بہٕ گِنٛدان تہٕ مےٚ چھِ مَزٕ یِوان یہِ چھِ مےٚ اَکھ ہابی کرٛکَٹ گِنٛدٕنۍ تہٕ تَوَے چھِ مےٚ یہِ پَسَنٛد بیٚیہِ چھِ کرٛکَٮ۪ٹ اکھ واریاہ اَصٕل گیم یَتھ سٲری چھِ پَسنٛد کَران آل اوٚوَر دَ وٲلڈٕ تہٕ دیٹٕس وَے